ہیٚلو تُہۍ چھِو حظ درگاہ سومو سٹینڈ پٮ۪ٹھ اسہِ ہسا ٲس کٔرمٕژ تہنٛزِ سومو سٹینڈ منٛز اکھ کیب بُک مگر تُہنٛد یِم ڈرایو ڈرایور حضرات چھِ تِم نہ سا یِیِن اتھ سانہِ لوکیشنہِ پٮ۪ٹھ کینٛہہ تو موجوٗب ہسا چھِ أسۍ یژھان پنٕنۍ یہِ ٹرپ کینسل کرٕنۍ